اگر بہٕ زرعتُک کتھ کرٕ شُپین ڈِسٹرکٹ چھُ خاص زرعتسٕے پٮ۪ٹھ ڈِپٮ۪نٛڈ اگر بہٕ کتھ کرٕ مین یُس زرعت چھُ ییٚتیُک سُہ چھُ ژوٗنٛٹھ تِکیٛازِ ژوٗنٛٹھ چھُ شُپین ڈِسٹرٛکِٹس تقریٖبن تقریٖبن پرٛٮ۪تھ کُنہِ گرس منٛز مُہیا تہٕ میسر آسان امِچ کاشت کٲری چھِ پرٛٮ۪تھ کُنہِ گرس منٛز گژھان تمہِ پتہِ چھِ گژھان ییٚتہِ کاشت کٲری ڈوٗنۍ بادم گلاسن ہٕنٛدۍ گلاسن منٛز تہِ چھِ واریاہ قسٕم یتھ أسۍ انگلش پٲٹھۍ چیری ونان چھِ گلاسن منٛز چھِ مشری گلاس چھُ مکھمٔلۍ گلاس چھِ اٹلی کوٚرُکھ ییٚتہِ واریاہ برٛونٛہے اوٚنُکھ ییٚتہِ اٹلی گلاس تہِ اِتھے پٲٹھۍ چھِ اٹلی پٮ۪ٹھ آو ییٚتہِ ژوٗنٹھ تہِ واریاہ قسٕم چھِ اٹلی ہٕنٛدۍ ژوٗنٹھۍ تہِ یِم بالکُل آسٲنی سان چھِ ییٚتہِ کاشت کٲری یِمن ہٕنٛز گژھان چھِ یِمن پٮ۪ٹھ لُکھ پنُن روزگار چلاوان چھِ امہِ پتہٕ چہِ ییٚتہِ سبٕزی تہِ واریاہ یِوان وۄپداونہٕ یِتھ پٲٹھۍ اگر بہٕ دالن ہٕنٛز کتھ کرٕ رازما دال چھِ ییٚتہِ واریاہ وۄپداونہٕ یِوان ٲلوٕ چھِ ییٚتہِ وۄپداونہٕ یوان ہرپورا ہرپوٗر چھُ اکھ گام یُس بڑٕ مشہوٗر چھُ پوٗرٕ جموں اینڈ کشمیٖرس منٛز ٲلون خٲطرٕ اِتھے پٲٹھۍ چھ اگر بہٕ کتھ کرٕ ییٚتہِ چھِ باقٕے چیٖز تہِ وۄپداونہٕ یِوان لایک دالن منٛز رازما مٹر اِتھے پٲٹھۍ ٹماٹر فصل چھِ ییٚتہِ واریاہ وۄپداونہٕ یِوان یِمن پٮ۪ٹھ پنٕنۍ لُکھ سٲنۍ روزگار پنُن چلاوان چھِ